سٲنِس اِنٛڈیا ہَس مَنٛز چھِ واریاہ آرٹ یِتھٔے کٲٹھۍ چھُ مےٚ تہِ اَکھ آرٹ تَتھ چھِ وَنان تِلہٕ کٲم یُس بہٕ پھیٚرنَن تِلہٕ چھیٚس لاگان شالَن تِلہٕ چھ آسان لاگُن یا فِراقَن چھُ آسان تِلہٕ لاگُن سُے تِکیٛازِ مےٚ چھِ تِم بہٕ چھیٚس نٔے نٔے ڈِزایِن بَناوان یِم مےٚ دیٚماغَس منٛز چھِ یِوان بہٕ چھیٚس تِم بَناوان بہٕ چھیٚس نہٕ سُہ اِنٹَرنیٚٹ پٮ۪ٹھ کَڑان کیٚنٛہہ بہٕ چھیٚس دَپان یہِ یِم نٔے نٔے ڈِزاین گژھَن بیٚیہِ کیٚن مُلکَن منٛز پھٔہلٕنۍ تِکیٛازِ تِم تہِ ہیٚکیٚن یہِ یِم ڈِزاین بَنٲیِتھ یہِ آرٹ میٛون پھٔہلہِ وارٕ وارٕ پھٔہلہِ یہِ میٛون ڈِزاین تہٕ یہِ گژھہِ باقین باقین کَنٹرٛیٖزَن منٛز تہِ یُن یہِ پھٔہلنہٕ